اننت ناگ ڈِسٹِرٛکَس منٛز چھِ واریاہ اٮ۪جوکیشنَل اِنَسچوٗٹٕس اٮ۪ویلیبٕل تِمو منٛز چھِ یِوان ماڈَل اِنَسچوٗٹ آف اٮ۪جُکیشَن چھِ یِوان اوٚکٕسفوڈ چھِ یِوان ریڈیَنٹ چھُ یِوان دہلی پبلِک سکوٗل چھِ یِوان تِمو منٛز اگر تِم چھِ اَسہِ گژھان ٹٮ۪نتھس تا اَپ ٹُہ ٹُوٮ۪لتھٕ تِم چھِ واریاہ اَصٕل ایجوکیشَن دِوان شُرٮ۪ن تہٕ تِم ہُنٛد فیوٗچَر چھُ گَژھان برٛایِٹ تہٕ تَمہِ وغٲر چھِ اَسہِ یِم کوچِنٛگ کٕلاسِز اَگَر أسۍ دِمو تِمو منٛز چھِ یِوان سی آی چھِ عُسمانیا چھُ یِوان یا بدل کوچِنٛگ سٮ۪نٹٲرٕس چھِ یِوان تِمَن منٛز چھِ تِم اَسہِ اٮ۪کٕسٹرٛا نالیج چھِ تَتہِ میلان یا نیٖٹ یا بَدَل کُس کانٛہہ کَمپِٹِو اٮ۪کزام دِنہٕ خٲطرٕ چھِ تِم تَیار کَران بَچَن تہٕ بیٚیہِ چھِ تِم اَسہِ پنٛنِسٕے ڈِسٹرکَس منٛز اَسہِ چھُ ٹایِم گَژھان بَچَن ٹایِم چھُنہٕ گژھان ویسٹ کینٛہہ تہٕ بیٚیہِ چھِ تِم پونٛسہٕ تہِ واریاہ کَم رَٹان ایز کَمپیٲڈ ٹُہ اَگَر أسۍ بَدَل ڈِسٹِرٛکَن منٛز گژھو